یِم تہِ یِم تہِ ییٚتہِ گٲو فارَم یا تِر فارَم چھِ چَلاوان تِم چھِ کَران کٲم یُس تہِ تِہُنٛد ویسٹ چھُ نیران یُس تہِ تِہُنٛد پَہہ وہ چھِ نیران تِم چھِ کَران کٲم تِم چھِ سُہ أکِس جایہِ جمع کَران پَتہٕ یِمَن لُکَن زٔمیٖنَس خٲطرٕ آسہِ نیُن یا کُنہِ جایہِ چھِ تِمَن جمع سُہ چھِ اَصٕل کھاد بَنان زٔمیٖندارَن چھِ دِوان باغ بانَن چھِ دِوان یا گَرٕ والین چھِ دِوان یِم زَن تَتھ گَرِ وارین مَنٛز چھِ کَران یوٗز تِمَن چھِ دِوان یا یا چھِ پانہٕ کٕنان چھِ کٲنٛسہِ چھِ آسان واریاہ زیادٕ واریاہ کَنال زٔمیٖن تِم چھِ تِمَن کٕنان چھۄپاہ تہٕ پَتہٕ چھِکھ ہیوان پونٛسہٕ یا زٔمیٖندارَن سۭتۍ چھِ ڈیٖل کَران تِم چھِ دِوان تِمَن یورٕ پَہہ تورِ چھِکھ دِوان تِم گاسہٕ یُس تِمَن گُپنَن لَگان چھُ یہِ چھِ اَصٕل یہِ چھِ اَصٕل کھاد لَگان یہِ چھِ اَصٕل کھاد بَنان بَڑٕ بہتریٖن کھاد بَنان یۄس زَن أسۍ پَتہٕ اِستعمال کَران چھِ